سوشَل میٖڈیا پَلیٹ فارم چھِ اَسہِ واریاہ زیادٕ ہیٚلپ کَران کانٛہہ تہِ کٲم ہیٚچھنَس مَنٛز آز برونٛہہ داہہ ؤری پَنداہہ ؤری کٲنٛسہِ کینٛہہ ہیٚچھُن اوس آسان آٹ کانٛہہ فار ایٚگزامپل پینٹِنٛگ ٲس آسان ہیٚچھٕنۍ سٕژ کٲم ٲسۍ آسان ہیٚچھٕنۍ یا تِلہٕ اوس ہیٚچھان چھاوٕنۍ آرٕ کٲم ٲسۍ آسان ہیٚچھٕنۍ یا گَرِ چھِ تِم یہِ کَران وَنان تِم قریشی سۭتۍ سۄ ٲس آسان ہیٚچھٕنۍ یا کینٛہہ پیپرَس اوس آسان کینٛہہ بَناوُن تِم چیٖز ٲسۍ آسان پَتہٕ اوس پیٚوان یِم یِمَن یہِ قصب آسان اوس تِمَن اوس پیٚوان تور گَرٕ اوس پیٚوان گَژھُن تِمَن اوس پیٚوان زار پار کَرُن مےٚ ہیٚچھنٲوتو تِم ٲسۍ نہٕ تِمن چھِ اوس نہٕ گَسان بَرداشے بیاکھ گَژھِ ہا ہیٚچھُن تہٕ آز بَنسبَت آز مَطلَب چھِ تَقریباً واریاہ واریاہ زیادٕ ہیٚلپ چھِ گَژھان یمو چیٖزو سۭتۍ پَلیٹ فارم سۭتۍ یوٗٹیوٗب چَنلو سۭتۍ یا امہِ وَغٲر چھ واریاہ زیادٕ پلیٹ فارَم ییٚمہِ سۭتۍ أسۍ گَرِ بِہتی چھِ واریاہ زیادٕ ہیٚچھان چونکہِ بہٕ چھَس پانہٕ فونہ پیٚٹھے ٹیلرِنٛگ ہیٚچھان مےٚ چھُ گَرٕ کٮ۪ن واریاہ زیادٕ شوق یہِ گَژھِ ٹیلرِنٛگ ہیٚچھٕنۍ تہٕ اَنکل چھ مےٚ کَران تٔمس چھ نہٕ بَنان وۄنۍ زیادٕ کَرنہِ تٔمِس وَنے مےٚ مےٚ ہیٚچھناو تہٕ تٔمۍ ووٚن دوٚپُن سُہ چھُنہٕ خاص بیٚہوٲنی تیٚمِس چھِ تھوڑا گَردٔنۍ ڈِسکہِ ہٕنٛز پرابلم تہٕ اگر نہٕ مےٚ سوشَل یہِ آسہِ ہا یوٗٹیوب چَنَل آسہِ ہا تتھ چھ ناو یہِ اِقرا اینڈ کَٹِنٛگس چھ تتھ یوٗٹیوب چَنلہِ ناو بہٕ چھَس سۄے کَران فالو تہٕ تٔمِس کورِ چھ ناو اِقرا تہٕ سۄ چھِ کٔشیٖر ہٕنٛزے خَبر کتھ جایہِ ہٕنٛز چھِ سۄ تہٕ سۄ چھِ واریاہ زیاد واریاہ واریاہ زیاد اصل پٲٹھۍ چھِ سۄ ہیٚچھناوان ٹیلرِنٛگ کِتھ کٔنۍ چھِ کَرٕنۍ مَطلَب یہِ چھِ کَٹِنٛگ چھِ سۄ ہیٚچھناوان یۄس واریاہ زیادٕ ٹَف چھِ لَگان ہُتھ کنۍ مگر بہٕ چھَس تتھ سلو یہِ تھاوان واریاہ زیادٕ سپیٖڈ چھَس بہٕ تتھ کم تھاوان پَتہٕ چھَس بہٕ کَران مےٚ چھِ بہٕ چھَس آز سُوان تہِ پَلو بنسبَت سۭتۍ تہٕ بہٕ چھَس واریاہ زیاد شُکُر امہِ خٲطرٕ کَران تہٕ واریاہ زیاد واریاہ زیاد چھِ أسۍ ہیٚچھان مےٚ چھُ بوے چھُ مےٚ سُہ چھُ مےٚ گَرِ بِہتھی ہیٚچھان یہِ کیاہ چھِ یتھ وَنان سُہ چھُ گَرِ بِہتھی ہیٚچھان یَتھ آن لاین یہِ کِتھ کنۍ چھُ آسان کَرُن آن لاین ٹیوشَن چھُ سُہ پَرناوان گَرِ بِہتے تہٕ سُہ چھُ شامَن کلاس دِوان آن لاین کلاس واریاہ زیاد چھ ہیٚچھان تمہِ سۭتۍ یا ممی چھِ مےٚ تٔمِس چھَس بہٕ تِلہٕ ہیٚچھان تِلہٕ نٔے نٔے ڈِزاین سُہ چھِ تِلہٕ چھاوان تٔمِس سۄ چھِ کُنہِ ساتہٕ وَنان تِلہٕ کِتھ کنۍ نوٚو ڈِزاین کانٛہہ بہٕ چھَس تٔمِس فونہ پیٚٹھ ہاوان یا موٚژھ چھَس بہٕ وونان مٔسۍ بیٚیہِ رُو بنیان چھِ وونان أسۍ سُہ چھَس بہٕ فونہ پیٚٹھ ہیٚوچھ مےٚ سُہ تَقریباً شیٖتھ پرسنٹ مےٚ چھُ پۄپھتر بیٚنہِ سۄ تہِ چھِ فونہِ پیٚٹھ سۄ چھِ آزٕ بَناوان تہِ دُکاندارَن خٲطرٕ یہِ مٔسۍ بنیان لۄکٹیٚن بَچَن ہٕنٛدۍ خٲطرٕ واریاہ زیاد چھِ سۄ زینان امہ پیٚٹھِ تہٕ سۄ چھِ دَپان مےٚ چھ بہٕ چھَس واریاہ زیاد ممی کَران ہیٚلپ امہ خٲطرٕ چونٛکہِ پاپہٕ چھُ تٔمِس بیٚمار تہٕ واریاہ زیادٕ سُہ چھُ واریاہ زیاد شُکُر آسان کَران تہٕ یوٗٹیوٗب چَنَل سۭتۍ چھِ أسۍ واریاہ زیاد ہیٚچھان خاص کَر یوٗٹیوب چَنلہ سۭتۍ تہٕ سۄ تہِ چھِ خَبَر کتھ چَنلہِ آسان فالو کَران بہٕ تہِ چھَس پانہٕ سۄ اِقرا ٹیلرِنٛگس کَران اقرا ایٚنڈ کَٹِنٛگس تتھ فالو سۄ چھِ واریاہ زیادٕ ہیٚچھناوان کَٹِنٛگ خٲطرٕ تہٕ مےٚ مِلیو واریاہ زیاد ہیٚلپ تمہِ سۭتۍ بہٕ چھَس آز گَرٕ چھَس بہٕ پَلَو سُوان سۄ چھَس بہٕ تمے سۭتۍ سُوان ممی گَرکٮ۪ن پانَس چھَس بہٕ پَلو ہیٚچھان یا امہِ وَغٲر چھِ واریاہ زیادٕ آٹ پینٹِنٛگ ہُنٛد آٹ پِتُر بوے چھُ مےٚ ہیٚچھان سُہ چھُ پینٹَر سُہ چھُ یہِ کران پینٹ کَران تہٕ سُہ چھُ ہیٚچھان امہِ پیٚٹھ سٹوڈنٹ چھِ مےٚ گَرِ ییٚتہِ سُکوٗلَس مَنٛز چھِ سٹوڈنٹ اکھ مےٚ کلاس سِکِستھِچ سۄ چھِ واریاہ زیاد پینٹِنٛگ مَنٛز واریاہ اِنٹرسٹِڈ سۄ چھِ دَوان مےٚ ون حظ کانٛہہ یوٗٹیوٗب چَنَل تٔمِس تہِ ووٚن مےٚ اوترٕ ییٚمہِ پیٚٹھ یِم چھِ ہاوان مَطلَب ییٚمِس کٲنٛسہِ آسہِ آٹ تھوڑا بہت خوٚداے سُنٛد دیُت سُہ کِتھ کنۍ ہیٚکہِ پَتہٕ اَکھ تتھ برونٛہہ کُن پَکنٲوِتھ سۄ تہِ چھِ دَوان مےٚ مِلہِ امہِ سۭتۍ واریاہ زیادٕ ہیٚلپ اگر مےٚ تُہۍ ہٲوِو تٔمِس تہِ کوٚر مےٚ رِکَمنڈ یوٗٹیوب چَنَل وٕچھ تہٕ گوٗگلہٕ پیٚٹھِ کَڑ واریاہ زیاد ہیٚلپ چھِ امہِ سۭتۍ مِلان اورٕ یورٕ چھ نہٕ پیٚوان کینٛہہ اگر مَطلَب ٹایم چھُ واریاہ زیادٕ بَچان یا چھِ فار ایٚگزامپل شام ووت تُہۍ ہیٚکِو نہٕ کٲنٛسہِ نِش گٔژھِتھ کہِ شامَن چھُ واریاہ زیاد ٹایم چھُ اگر ییٚکیاہ آزکَل وَندَس مَنٛز چھ مِلان تہٕ یا پَگاہ چھُ وَندَس مَنٛز شیٖن چھُ آسان روٗد چھُ آسان موسَم چھُ آسان خَراب تُہۍ چھو نہٕ کٲنٛسہِ ہُنٛد گَرٕ ہیٚکان گٔژھِتھ تُہۍ چھو نہٕ مارکیٹ ہیٚکان گٔژھِتھ کانٛہہ چیٖز ہیٚچھنہِ تہٕ گَرِ بِہِتھ فونَس پیٚٹھ آرام سان آرام سان گَرِ وٕشنیرَس چھ ہیٚکان تُہۍ یِم چیٖز ہیٚچھِتھ تہٕ امیُک مَطلَب گوٚو واریاہ واریاہ زیاد ہیٚلپ چھِ اَسہِ مِلان یِمو پَلیٹ فارمو سۭتۍ ییٚمہِ سۭتۍ أسۍ پانَس اگر کانٛہہ چیٖز کَرُن چھُ آسان نوٚو چھُ آسان ہیٚچھُن چھُ آسان تہٕ سُہ چھُ اَسہِ واریاہ زیادٕ ہیٚلپفُل پۄپھتر بیٚنہِ چھِ مےٚ ہیٚچھان بہٕ چھَس پانہٕ ہیٚچھان ٹیلرِنٛگ مےٚ ہیٚوچھ تَقریباً نَمَتھ پرسنٹ ٹیلرِنٛگ امے پیٚٹھ امے پَتہٕ چھ پیٚوان تھوڑا بہت ضوٚرَتھ مگر واریاہ کم چھِ پیٚوان باقیَن ہٕنٛز ضوٚرَتھ نَمَتھ پرسنٹ چھِ أسۍ فونہٕ پیٚٹھے تَقریباً ہیوٚچھ مےٚ فونہٕ پیٚٹھی واریاہ زیادٕ بوے چھُ مےٚ پینٹِنٛگ بیاکھ پِتُر بوے پینٹِنٛگ ہیٚچھان سُہ تہِ چھُ ہیٚچھان امے فون پیٚٹھے تہٕ واریاہ زیاد چھِ أسۍ آٹَس مَنٛز ہیٚلپ کَران سوشَل میٖڈیا واریاہ زیاد چَنلہٕ چھَکھ آز بَنامژٕ ٹِک ٹاکَس پیٚٹھ چھِ آسان یِم چیٖز کِتھ کنۍ بَنٲوِو تُہۍ حالانکہِ چھ نہٕ چھانَن خٲطرٕ چھ آسان یہِ مَکان بَناوُن نٔے نٔے ڈِزاین تہٕ یِم چیٖز تِم تہِ چھِ ہیٚکان ییٚمے پیٚٹھ وٕچھِتھ أسۍ کِتھ کنۍ ہیٚکو مَطلَب اگر چیٖز چھُ بَناونہٕ بَناونوے أسۍ کِتھ کنۍ ہیٚکو کم لاگتَس مَنٛز بَنٲوِتھ تہٕ امہ کھۄتہ اصل لُک بَنٲوِتھ مَطلب چھانہٕ کٲم تام چھِ تِم فونہ پیٚٹھ ہیٚچھان اَسہِ اوس اوترٕ چھان اکھ اَسہِ ٲسۍ گَرِ مَکان بَناوان تٔمِس اوس کیاہ تام کَتھ تام پرابلم تٔمۍ ووٚن دوٚپُن بہٕ وٕچھِ ییٚمہِ پیٚٹھ فونہٕ پیٚٹھ کر ژٕ یہِ رَنٛگہٕ کٲم چھِ ہیٚچھناوان فونہ پیٚٹھ کِتھ کنۍ مَطلَب کم رَنٛگ خرچ گَژھِ بیٚیہِ کِتھ کنۍ گَژھِ اصل لُک دِیہِ تہٕ امہ واریاہ زیادٕ ہیٚلپ چھِ گَژھان یوٗٹیوب چَنلہِ سۭتۍ تہٕ مےٚ ووٚنو تۄہہِ پانہٕ بہٕ چھَس پانہٕ اِقرا کَٹِنٛگس کَران فالو سۄ چھِ مےٚ واریاہ زیاد ہیٚچھناوان بہٕ چھَس تٔمۍ سُنٛد واریاہ واریاہ زیاد شُکُر گُزار بہٕ چھَس گَرِ پاپَس تہِ ہیٚلپ کَران تمہِ ستۍ دۄہَس چھَس بہٕ سُکول آسان پَرناونہٕ بہٕ چھَس ٹیٖچِنٛگ سۭتۍ وابستہٕ دۄہَس چھَس بہٕ سُکول آسان پَرناونہِ پرایویٹ سُکول چھَس بہٕ گَژھان تہٕ شامَن چھَس بہٕ گَرِ بِہتھی سُہ ویٖڈیو وٕچھان پَتہٕ اگر زیاد چھَس نہٕ بہٕ ہیٚکان اورٕ یورٕ رِشتہٕ دارَن ہٕنٛدۍ یا ہُمَن ہٕنٛدۍ پَلو سُوِتھ کِہیٖنۍ نہٕ تہٕ وۄنۍ تویتہِ خۄدایَس کُن شُکُر گَرٕکۍ پَلَو چھَس بہٕ سُوان پَننۍ ممی ہٕنٛدۍ پِتِر بیٚنہِ ہٕنٛدۍ یا کُنہِ ساتہٕ سُکول چھُٹی چھِ آسان یا سَنڈے چھِ آسان تتھ مَنٛز چھَس بہٕ ہیٚچھان تہٕ واریاہ زیاد ہیٚلپ چھِ اَسہِ یِمو چیٖزو سۭتۍ مِلان واریاہ زیادٕ ہیٚلپ